گارڑِنٛگ گارڑِنٛگ یُس زَن چھُ تَتھ سۭتۍ چھُ مےٚ بَچپَن پٮ۪ٹھٕے اَکھ ہابی بہٕ چھَس صُبَحس سُلی وۅتھان سٲرۍسٕے پارکہِ آب دِوان أکِس أکِس گارڑٕنَس منٛز یُس پوشہِ کُل آسان تَتھ دِوان آب اَوَر گریڈَن دِوان آب یارِ کُلٮ۪ن دِوان آب دیودار کُلٮ۪ن دِوان آب تِکیٛازِ ییٚمہِ سۭتۍ چھُ مےٚ اَکھ دٮ۪ماغَس منٛز اَکھ پازِٹیوٗ سونٛچھ یِوان نیچرٕلی اَکھ سکوٗن میلَن ییٚمہِ سۭتۍ چھُ اِنسانس پرنَس کُن واریاہ زیادٕ اَصٕل دِل لگاو لَگان بیٚیہِ چھُ صُبحٲے صبُحٲے ییٚلہِ وۅتھِ اِنسانن تٔمِس چھُ دۄہ باسان خبر کوٗتُے بوٚڈ سُہ چھُ واریاہ کیٚنٛہہ ہیچھان گوڈٕنٮ۪تھٕے ییٚلہِ أسۍ گارڈٕنَس کُن چھِ گَژھان تَتہِ چھِ پوشہِ کُلٮ۪ن واریاہ زیادٕ آب ترٛاوان یہِ چھُ اَکھ اَکھ ہابی ییٚمہِ سۭتۍ نہٕ اِنسانَس کِہیٖنٛۍ تہِ پرٛابلِم گَژھِ یہِ چھُ واریاہ زیادٕ اَکھ اَصٕل ہٮ۪بِٹ